وعلیکُم سَلام اَہَن حظ اَہَن حظ آ لگ بھگ کٔژ

تُہۍ ؤنِو ایڈرَس بیٚیہِ بیٚیہِ ؤنِو تُہۍ ہُہ کٔژَن کَمرَن منٛز چھُ لاگُن أکِس أکِس گژھِ اَسہِ پانٛژھ ساس اِنسٹال کٔرِتھ کَرنَس آ روٗم کوٗتاہ بوٚڈ چھُ لگ بھگ کٔژ بے کٔژ چھُ دَہ بے دَہ تَتھ لَگہِ تَتھ لگن زٕ اکھ أکِس کارنَرَس تہٕ بیٛاکھ بیٚیِس کارنَرَس پٮ۪ٹھ اِنسٹال راتھ سی سی ٹی وی اِنسٹال کٔرِتھ کَرنَس چھِ أسۍ ہٮ۪وان پانٛژھ ساس اِنسٹال وِنَسٹال کٔرِتھ تٔتھۍ منٛز یوان کَور لاگُن لا آ ٹھیٖک چھُ صبُحن صُبحن سوزُن أسۍ اور نَفر سُہ تھاوِ اَتہِ وُچھِتھ کوٗتاہ کیٛاہ کیٛاہ چھُس اَنُن پَتہٕ لاگہِ سُہ کٲم کوالٹی چھَس کوالٹی چھِ اَصٕل سُہ چھُ گیرینٹی چھِ ؤرۍیَس سی سی ٹی وی یَس بیٚیہِ چھِ دِوان أسۍ ایل سی ڈی تہِ ڈِسپُلے یَتھ پٮ۪ٹھ یہِ وُچھان چھِ سُہ گژھِ تۄہہِ اَلگ سُہ چھُو تۄہہِ اَلگ اَنُن یا ہٮ۪کِو تُہۍ پانہٕ أنِتھ یا ہٮ۪کہٕ بہٕ یورے تہِ سوٗزِتھ آ ایل سی ڈی اَگر تۄہہِ یورے سُہ یورے بہٕ اَنہٕ سُہ چھُ یِوان وُہ ساس رۄپیہِ گژھن ایل سی ڈی کَم سے کَم گژھِ یہِ ژَتجی ساس تام چَلو ٹھیٖک چھُ وعلیکُم سَلام